ہیٚلو اَسلامُ عَلیکُم بہٕ حظ چھَس اکھ فنگشَن آرگٕنایزر مےٚ حظ اوس بہٕ ٲسٕس اکھ اِیوینٛٹ مےٚحظ اوس اتھ خٲطرٕ سِنٛگر ضروٗرت اَہَن حظ اَہَن حظ أسۍ حظ چھِ پُلوام پیٚٹھ اگر تُہۍ یژھان چھِوٕ تہٕ تُہۍ ہیٚکِو سأنِس سٲنِس تتھ اِیوینٛٹس منٛز یِتھ تَمِچ روٗنق بَڈاوِتھ اَسہِ چھُ بوٗزمٕتۍ تُہٕنٛدۍ واریاہ یِم گیٚوُن ویٚوُن اَہَن حظ یہِ حظ چھ اِیوینٛٹ سکوٗلس منٛز یہِ حظ چھُ دَہ أگست اَہَن حظ بٔڈ میٚہربٲنی اَہَن حظ سِٹوٗڈنٹن برٛونٛٹھ کنہِ حظ تِموٕے حظ ووٚن کوٚر واریاہ ضِد دوٚپُک اَسہِ ہاسا گژھِ یہِ سِنگر اَوے میلیو مےٚ تُہُنٛد نَمبر تہٕ مےٚ کوٚروٕ تۅہہِ کال اَہَن حظ لفظن منٛز کَتہِ ہیٚکو تُہُنٛذ تعاریٖف کٔرِتھ تُہۍ چھِوٕ واریاہ تھٔدِ درجٕکۍ سِنگر وۅنۍ کرٕ حظ بہٕ یہِ فاینل یہِ ڈیٚٹ

ٹھیٖک ٹھیٖک ٹھیٖک چھُ بِہِو خدایس حَوال